ہِندوستانَس منٛز چھِ واریاہ اَصٕل فِلَم بَنان تہٕ یُس تہِ نٔو نٔو فِلِم چھِ نیران بہٕ چھُس سُہ سۭتۍ سۭتۍ وُچھان کہِ اوترٕ حالانٛکہِ اوترٕے درایہِ اکھ فِلِم تَتھ چھُ ناو تو جھوٗٹی میں مَکار یَتھ منٛز میٲنۍ فیورِٹ یُس مےٚ ساروی کھۄتہٕ زیادٕ پَسند ایٚکٹرس چھِ ہیٖرویِن چھِ سُہ چھِ شردا کٔپوٗر سُہ چھِ تَتھ منٛز بیٚیہِ چھُ تَتھ منٛز رَنویٖر کٔپوٗر مےٚ چھِ شردا کٔپوٗر واریاہ زیادٕ پَسند وُچھ مےٚ سۄ فِلِم تَتھ منٛز چھُ سُہ تَتھ منٛز یِم تِم ایٚکٹنگ چھِ کران سُہ چھُ مےٚ واریاہ زیادٕ پَسند بیٚیہِ تَتھ منٛز یِم سانگ چھِ سُہ چھُ او بے دردِیا یار بے دردِیا سُہ سانگ چھُ مےٚ واریاہ زیادٕ سُہ رِکاڈ چھُ مےٚ واریاہ زیادٕ پَسند کیازِ کہِ سُہ رِکاڈ چھُ أرِجیٖت سِنگن گیومُت یُس أرجیٖت سِنگ میون ساروٕے کھۄتہٕ زیادٕ پَسند دیٖدا سِنگر چھُ گیوَن وول چھُ تٔمۍ سُند ہر کانٛہہ رِکاڈ چھُ مےٚ پَسند یُس بہٕ تٔمۍ سُند ہر کانٛہہ رِکاڈ چھَس بہٕ بوزان کیازِ کہِ مےٚ چھِ سٲری تٔمۍ سٕندۍ رِکاڈ واریاہ زیادٕ پَسند میون فیورِٹ ہیٖرو تہٕ ہیٖرویِن چھِ ہیٖرویِن چھِ شردا کٔپوٗر تہٕ ہیٖرو چھُ ٹَیگر شَراوف مےٚ پَسند تِمن چھُ مےٚ واریاہ زیادٕ پَسند کران تِمَن ہنٛز فِلِم باغی ٹو باغی چھِ مےٚ پَسند سُہ چھُ مےٚ واریاہ زیادٕ پَسند بیٚیہِ باغی تھری چھُ تٕمو یَکجہہ بَنٲومٕژ یِم فِلمہٕ مےٚ واریاہ زیادٕ ٹاچھہِ چھِ